ساروٕے کھۄتہٕ بوٚڑ قودرٔتی ذٔریعہ چھِ سٲنٛس ایریا ہَس مَنٛز زٔمیٖن یَتھ پٮ۪ٹھ أسۍ کانٛہہ تہِ بِزنٮ۪س ہیٚکو کٔرِتھ مِثال سٲنِس کَشمیرَس مَنٛز یا سٲنِس بَڈگام ڈِسٹرکَس مَنٛز اگر کٲنٛسہِ زمیٖن چھِ آسان پَہاڑ پٲٹھۍ سُہ چھُ ہیٚکان سُہ زمیٖن سُہ مَطلِب ٹریٚکٹَر پٲٹھۍ ڈپرٕ پٲٹھۍ چھ ہیٚکان سُہ اکھ اکھ ڈِپر اکھ اکھ ڈپر سُہ زمیٖن مَطلَب میٚژ کٕنِتھ تَتھ زمیٖنَس یۄس پٮ۪ٹھٕ سۄ میٚژ وۄتھِ سُہ چھُ کٕنان یُس سُہ کٕنان چھُ ییٚلہِ سُہ کٕنان چھِ سۄ میٚژ تَتھ چھِ یِوان پونٛسہٕ سُہ گوٚو اکھ ذٔریعہ سٲنِس ایریا ہَس مَنٛز چھِ آب آب اگر کٲنٛسہِ پَننٮ۪ن باغَن آسہِ کھالُن ہیٚور وُڑٕر آب چھُ اکھ مَطلَب اکھ قُدرتی یہِ کٲنٛسہِ اگر پَننٮ۪ن آب آسہِ بَرن پننٮ۪ن وارٮ۪ن آب آسہِ بَرُن سُہ ہیٚکہِ سُہ رِسورس اِستعمال کٔرِتھ تہٕ پَننن باغ ہیٚکہِ بَہار مَطلَب پننٮ۪ن باغَن ہیٚکہِ بَہار أنِتھ تمہِ آبہٕ سۭتۍ سُہ تہِ چھُ اَکھ ذٔریعہ یمہِ سۭتۍ أسۍ قُدرتی ذٔریعہ یمہِ سۭتۍ أسۍ پَنٕنۍ بِزنٮ۪س ہیٚکو بَنٲیِتھ